آ شاہِد صٲب تُہۍ ؤنۍ تو مےٚ پانَس مُتلِق بیٚیہِ ؤنۍ تو مےٚ تۄہہِ کِتھ پٲٹھۍ کوٚرو ٹؠنتھُک اؠگزام پاس اَتھ مُتلِق ؤنۍ تَو تُہۍ مےٚ مےٚ ہسا چھُ ناو شاہِد بہٕ چھُس روزان نَوشہرٕ مٲلِس چھُ ناوغلام محدیٖن بہٕ ہسا چھُس ٹؠنتھس تانۍ ہسا پوٚر مےٚ ماڈٲرٕن پبلک ہاے سکوٗل کھِرمہٕ تَتہِ ہسا ٲسۍ واریاہ اصل ٹیٖچر اَصٕل ٹیٖچر دوس تہِ ٲسۍ مےٚ اَصٕل تَتہِ دوس تہِ ٲسۍ مےٚ اَصٕل تَتہِ پَتہٕ ٹینتھَس تانۍ پوٚر مےٚ ماڈٲرٕن پَتہٕ گوٚو ہاے سکوٗل کھِرم پَتہٕ ہسا اوٚتھس بہٕ سربکھپوٗر تَتہِ ہسا پوٚر مےٚ اؠلوَنتھٕ ٹُویلتھٕ پوٚر تَتہِ تہِ ٲسۍ واریاہ اَصٕل ٹیٖچر تَتہِ اوس مےٚ عٲرف سر اکھ دوس تٔمۍ تہِ ہسا کوٚر واریاہ ہیلٕپ پَتہٕ ہَسا اوسُس بہٕ کھَنٛبَل ڈگری کالَیج تَتہِ ہَسا کوٚر مےٚ فاینَل یِیَر کَمپٕلیٖٹ وۄنۍ وَنہٕ بہٕ تھوڑا تۄہہِ پنٛنہِ ٹؠنتھُک مُتلِق یہِ کتھ کٔنۍ کوٚر مےٚ کیاہ کوٚر مےٚ یہِ بہٕ اوسُس ییٚلہِ بہٕ ٹؠنتھس اوسُس پران بہٕ اوسُس نہٕ تیوٗت محنت کران کینٛہہ پَتہٕ ہسا ٲسۍ مےٚ ونان گرِکۍ ژٕ نہٕ یِتھ کٔنۍ کران محنت وؠحنت کینٛہہ ژٕ گژھکھ فِیل ہُہ یہِ مےٚ ہسا پیو پتہٕ یہِ اثَر نہ گرِکۍ تہِ چھِ پوٚز ونان بہٕ چھُس نہٕ یِمَن سنان کِتابن کینٛہہ پتہٕ ہسا گوس بہٕ پِترِس بٲیِس نِش تٔمۍ ہسا ہیٚچھنووس بہٕ کِتھ کٔنۍ کیٛاہ چھُ آسان پَیٚپرَس کٕتھ کٔنۍ کیٛاہ چھُ لَیکھُن اصل پٲٹھۍ کوٚر مےٚ پاس حظ یہِ ٹؠنتھ پَتہٕ مےٚ ہسا اوسُس پَتہٕ ماہِ رمضانَس منٛز اوسُس بہٕ سُلے وۄتھان سَحَر اوسُس بہٕ کھؠوان نؠماز اوسُس بہٕ یِوان پٔرِتھ اوسُس بہٕ لاگَان برابر یاد کرُن اَکہِ بَجہِ تہٕ اَکہِ بَجہِ اوسُس بہٕ نؠماز پران پَتہٕ اوسُس بہٕ تھوڑا نِندرِ گٲنٛٹہٕ تہِ کران آرام سان وارٕ وارٕ وارٕ وارٕ دیُت مےٚ اکھ ہَتھ پیپَر اکھ اکھ پَیٚپَر دیُت مےٚ یٖس کالَس مےٚ رِزَلٹہٕ ووٚنُکھ ترٛےٚ ہَتھ تہٕ سَتَتھ مارکس ٲسۍ